بہٕ حظ مےٚ حظ بہٕ حظ گٔیس أکٕس دُکاندارس نِش مےٚ حظ ٲسۍ پِلاشٹک ڈشٹہٕ بِن تِم حظ ٲسۍ مےٚ وارِیاہ پھٕٹان تہٕ پھٕٹان تِمو حظ اوس تِمن منٛز حظ اوس مےٚ ژوٚٹھ پیٚوان بہٕ حظ گٔیَس پَتہٕ أکٕس دُکاندارس مےٚ حظ ٲسۍ ہیٚتۍ تٔمس سمروٗدی ڈشٹہٕ بِن اَکھ حظ دیُتنم ژوٚن ہَتن ڈشٹہٕ بِن بیٚاکھ حظ دیُتنم ساڈن ترٛین ہَتن ڈشٹہٕ بِن باکھ بیٛاکھ حظ دیُتنم پانٛژن ہَتن ڈشٹہٕ بِن مگر أمس دُکاندارس تھٲیِنۍ حظ وارٕ وَتہِ أمۍ حظ دیُت مےٚ جان یِم ڈشٹہٕ بِن جان صاف ڈشٹہٕ بِن مےٚ حظ ٲسۍ نَم ژم ژٔٹمِتۍ یِم رۄپیہِ کَمایمٕژ بہٕ حظ ٲسٕس اِنٛدرس پٮ۪ٹھ فم توٚمٚب کَتان تہٕ کَر زینان یِم پۄنٛسہٕ مےٚ حظ کوٚر وارِیاہ ِیِمن دشٹہٕ بِنن وارِیاہ آرام مےٚ حظ چھُ اَکھ تھومُت آنٛگن دروازس نٮ۪برٕ کَنہِ پتہٕ حظ چھَس ڈُوان کَران تھاوان چھَس تٔتھۍ منٛز سُہ ژوٚٹھ بیٚاکھ حظ چھُم تھومُت آنٛگنس کچنٕچہِ دارِتل ژوٚٹھ ووٚٹھ حظ چھُم نیران چایہِ کوٚش وایہِ کوٚش تَراون حظ چھَس أتھۍ ڈشٹہٕ بِنس منٛز بیٛاکھ حظ چھُم تھومُت بَچن أکۍ بِچہٕ مےٚ حظ چھِ ترٛےٚ بَچہٕ بیٛاکھ حظ چھُم ترٛین بَچن تھُومُت کُٹھن ترٛین منٛز تہِ لہزا کٔرِتھ مےٚ حظ آو سٮ۪ٹھاہ سٮ۪ٹھاہ آرام یِمو دشٹہٕ بِنو سۭتۍ بیٛاکھ حظ چھُم تھومُت بیٛاکھ حظ چھم تھومُت یہِ ہا یہِ پانس أسۍ حظ چھِ بٲژ زٕ پان پانس پنٛنٮ۪ن کُٹھن منٛز تَتھ منٛز حظ چھِ پِل کَور وِل کَور تَراوان دَوا پھوٚل وَوا پھوٚل کھیٚوان تَراوان چھِ تٔتھۍ منٛز لہزا کٔرِتھ مےٚ حظ آو سیٚٹھ سٮ۪ٹھاہ آرام مےٚ حظ کوٚر جان جان آرام یِمن ڈشٹہٕ بِنن خۄدا تھٲینۍ تٔمِس دُکاندارس وارٕ وَتہِ